بلکل اِنَسٹاگرٛامَس یہِ حظ یہِ سوشَل میٖڈیا پَلیٹفارمہٕ پٮ۪ٹھ چھُس بہٕ استعمال کَران یِہٕے فیسبُک تہٕ ٹُوِٹَر یہِ اِنسٹاگرٛام چھُس نہٕ بہٕ زیادٕ استعمال یہِ چھِنہٕ مےٚ اَتھ پٮ۪ٹھ چھُنہٕ مےٚ کینٛہہ فیسبُکَس پٮ۪ٹھ چھِ مےٚ یِہے نِوٕز وِوٕز خبرٕ وبرٕ وٕچھان بیٚیہِ چھِ آسان تھوڑا جوکِنٛگ ووکِنٛگ تِم کھُلٲوۍمٕتۍ تِم کٲشِرۍ ڈرٛاما یِمو سۭتۍ مےٚ اٮ۪نٹَرٹین چھِ گژھان تِم پَتہٕ ییٚلہِ اِنسان ٹُوِٹَرَس پٮ۪ٹھ چھُس بہٕ یِہٕے نِوٕز وِوٕز وٕچھان تہٕ تَتھ پٮ۪ٹھ چھُس بہٕ کٲم کَران باقٕے اگر مےٚ پوسٹ ووسٹہٕ آسہِ کھالُن سُہ چھُس بہٕ یِمنٕے سوشَل کازَن وازَن پٮ۪ٹھ کینٛہہ سوشَل سمٲجی مثلاً پٮ۪ٹھ کُنہِ ساتہٕ کھالان زیادٕ نہٕ کینٛہہ فیسبُک چھِ مےٚ وۄنۍ ڈِلیٖٹٕے کوٚرمُت وۄنۍ گوٚو ٹُویٖٹَرَس پٮ۪ٹھ چھُس بہٕ دۄہَس منٛز لگ بگ دٔہ وُہ مِنَٹ گُزاران یِم زَن بہٕ لایک چھُس کَران تِم چھِ مےٚ باسان یِمَے سماجَس متعلق یِم اَصٕل پوسٹ آسن یِم ڈِسلایک چھُس بہٕ کَران یِم اِنسان چھِ یِم تِم تھوڑا تِم وَلگر کینٛہہ سُہ چھُس بہٕ کھَران سُہ چھُس بہٕ ڈِسلایک